السلامُ علیکُم وعلیکُم السلام تُہۍ چھُو حظ ٹھیٖک اہن حظ شُکُر رۄبَس کُن تۄہہِ ٲس نہ حظ یہِ اوترٕ ٲسوٕ تِم فوٹوٗگرٛاف تُلمٕتۍ تۄہہِ تہٕ تِم ٲسوٕ نہٕ تۄہہِ ریٚڈی کٔرمٕتۍ کِہیٖنۍ تَنہٕ گوٚو واریاہ ٹایم وۅنۍ تۄہہِ کیٛازِ تھٲیوٕنہٕ تِم ریٚڈی وُنہِ تَنے گٔے لگ بگ دہ وُہ دۄہ ییٚلہِ یَنہٕ تۄہہِ ڈیٹ اوسوٕ تھومُت نا تۄہہِ اوسوٕ نیب تھومُت تَمہِ پَتہٕ دۄیے دُہۍ تِم تُلہِ ہے نا اَسہِ ہُتھ خاندرَس پٮ۪ٹھ ییٚلہِ گٔمٕتۍ ٲسۍ ہے نا خانٛدرَس پٮ۪ٹھ ٲسۍ تِم فوٹوٗ تُلمٕتۍ تۄہہِ دَپیوٕ بہٕ تھوٚو ہاڈ کاپی ییٚمِچ کَڑنٲیِتھ تۄہہِ اوسوٕ نہٕ مگر ہاڈ کاپی کٔڑمٕژ کیٚنٛہہ گۄڈٕ آیہِ زٕ ترٛےٚ ہاڈ کاپی یِم سوزمٕژ آسوٕ تِم آسہٕ نہٕ صحیح کینٛہہ اَسہِ کَرے پَتہٕ تِم واپَس اَتھ دَپیاوٕ یِم چھِنہٕ صافٕے ٲمٕتۍ تہٕ ہُہ نَیہِ یِتھ پٲٹھۍ کٔرزیٚو نہٕ کیٚنٛہہ یِم وُچھ زیٚو یِمن کیٛاہ پرٛابلِم چھِ تہٕ یوٗتاہ ٹایم گوٚو تنہٕ تہٕ وٕنہِ چھُنہٕ تِم تَیارٕے کُنہِ اوا اوٚتام نہ حظ آیہِ نہٕ أسۍ کیٚنٛہہ اۭں اوٚتام آے نہٕ أسۍ کیٚنٛہہ البتہ کال کَرے مےٚ تۄہہِ اَکہِ دۄیہِ لَٹہِ

اَسہِ گٔے لگ بگ وُہ دۄہ وُہ دۄہ گٔے لگ بگ

کِہیٖنٛۍ ٹھیٖک ٹھیٖک ٹھیٖک اچھا ٹھیٖک ٹھیٖک حظ چھُ مگر مہربٲنی کٔرِتھ ٹایم گژھِ نہٕ وۄنۍ زیادٕ لَگُن کیٚنٛہہ وۄنۍ کٔرزیٚو تُہۍ کوٗشِش نا تہٕ وۄنۍ کٔرزیٚو تُہۍ جلدی تَیار ٹھیٖک چھا حظ

ٹھیٖک مگر وۅنۍ گژھِ نہٕ بیٚیہِ تہِ دونکھٕ لَگُن تۄہہِ کٔروٕ اوٗترٕ تہِ اوٗترٕ تہِ کوٚروٕ تۄہہِ یہِ اَسہِ ووٚنوٕ تۄہہِ اوٗترٕ تہِ یِم تھٲےزیٚو ریٚڈی تۄہہِ آسوٕ نہٕ اوٗترٕ تہِ تھامتی

ؤلِو کیٚنٛہہ نہ حظ چھُنہٕ وۄنۍ تہٕ وۅنۍ تھٲیزیٚو تُہۍ یہِ ریٚڈی ٹھیٖک چھا اَدٕ حظ چلو ؤلِو کیٚنٛہہ نہ حظ چھُنہٕ کیٚنٛہہ چھُنہٕ اَدٕ حظ چلو چلو بیٚہِو رۄبَس حوالہٕ